بہٕ چھُس واریاہ پَسَنٛد کَران میوٗزِک بوزُن بہٕ چھُس زیادٕ تَر بوزان پَنجابی تہٕ کٲشُر فیورِٹ سِنٛگَر چھُ میون عاطِف اَسلَم پَرمیش وَرما اے پی دِلیَن تہٕ لوکَل میوٗزِک یُس اَسہِ چَلاَن چھُ یہِ چھُ صوٗفیان واریاہ اَصل اَتھ مَنٛز چھُ یِوان واریاہ اَصل واریاہ اَصل چھُ اَسہِ یِوان اتھ بوزنَس